پرانٮ۪ن سانٛگَن تہٕ نَیَن سانٛگَن چھِ واریاہ ڈِفرَنٕس واریاہ فَرَکھ یِم پرٲنۍ سانٛگ ٲسۍ یِمو منٛز ٲسۍ میلڈی تہٕ یِم نٔے سانٛگ چھِ یِمَن منٛز چھِنہٕ میلَڈی کِہیٖنۍ یعنے کہِ سُہ مٔدٕر آواز چھَنہٕ وۄنۍ نَیَن سانٛگَن منٛز کِہیٖنۍ تہٕ مےٚ چھِ پانَس گژھان خۄش پرٛٲنۍ سانٛگ